پاوَر چھِ اَسہِ پٲٹھۍ ٹھیٖک ٹھاک روزان تہٕ اَلبتہ مٔنٛزۍ چھِ یہِ پاوَر کَنٮ۪کشَن کُنہِ ساتہٕ کَٹ گژھان تہٕ تَمہِ سۭتۍ چھِ اَسہِ واریاہ زیادٕ دِقت یِوان تُلنہٕ یِتھ کٲٹھۍ زَن اَسہِ مِشیٖن چھِ گژھان خراب یِم خراب نہٕ کیٚنٛہہ مِشیٖن چھِ اَسہِ بیٚہوان تہٕ یہِ ہسا یہِ پاوَر کَنٮ۪کشَن کَٹ گژھنہٕ کہِ وَجہ سۭتۍ تہٕ یی چھِ اَسہِ تہِ بیٚیہِ چھِ اَسہِ زٔمیٖن تٔلۍ تار پَکان ییٚمہِ سۭتۍ أسۍ پاوَر کَنٮ۪کشَن چھُ تُلان تہٕ بیٚیہِ یِمَے یِمَے کیٚنٛہہ چھِ اَسہِ اِشوٗز پٮ۪وان فیس کَرٕنۍ ییٚمہِ ساتہٕ اَسہِ پاوَر چھِ گژھان کَٹ یہِ ہسا یہِ مِشیٖن چھِ بیٚہوان یا بیٚیہِ کیٚنٛہہ چھُ گژھان تہٕ یی چھُ